کلپنا چاولا سُنیتا ولیمٕز راکیش شرما یِم چھِ ہندوستانٕکۍ فخر فخر چھِ اومۄکھ تِکیازِ یمو کوٚر ہندوستانُک ناو پورٕ دنیاہس منٛز روشن